ہیٚلو اسلام علیکُم وعلیکُم اسلام تُہۍ کَم حظ چھُ اہن حظ اۭں بہٕ چھُس عزراہس مدَر

یہِ حظ اوس اَصٕل پَران تۄہہِ چھو پانَس تہِ پاے یہِ ٲس واریاہ زیادٕ اَصٕل مگر أمِس چھا تھوڑا پرٛابلِم أمِس چھےٚ تھوڑا پرابلم گٔے أمِس اوس داداجی بٮ۪مار أمِس اوس تٔمۍ سۄ اوس صحیح رَچھان أمِس اوس تٔمِس سۭتۍ لَگاو زَبردَس وَنو سُے تھوڑا بٮ۪مار تہٕ یہِ چھِ ہٮ۪وان کیٚنٛہہ نہٕ حظ چھُ ییٚلہِ بَچہٕ حظ أسۍ حظ چھِ وَنان بَچہِ چھُ لَکُٹ مگر ییٚلہِ بَچہِ چھُ آسان یہِ وٕچھان چھُ تہٕ بَچہِ چھُ گَرُک ماحول وٕچھان یِم چھِ پانَے تَران فِکرِوَل کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ اَتہِ حظ تُہۍ کٔرِو أسۍ تہِ حظ چھِو تۄہہِ شُکُر گُزار زِ تۄہہِ ووٚنوٕ اَسہِ اَدٕ حظ اسلامُ علیکُم